تِم اِنڈیَن آرٹ سٹَایلز یِم ؤنکیٚن غٲب گژھنٕکۍ آخری پَڑاوَس پٮ۪ٹھ چھِ مطلب یِم غٲب چھِ ہیٚتمٕتۍ گَژھٕنۍ یِم اَسہِ بَچاوٕنۍ پییَن تِمَن ہُند اَگر أسۍ ذِکر کرَو تِمَن ہُند اَگر أسۍ کَتھ باتھ کَرو تِمَو منٛز چھ گۄڈٕنیتھٕے یِوان اَسہِ مودوٗ بٔنی پینٹِنگ یہِ چھِ اکھ پرانہِ زَمانٕچ مطلب قٔدیٖم زَمانٕچ پینٹِنگ فارَم اکھ یۄس أسۍ بِہارَس منٛز پٲدٕ چھِ گٔمٕژ یۄس أسۍ بِہارَس منٛز لَبنہٕ چھِ گۄڈٕنیتھ چھِ سٹاراٹَس بِہارَس منٛز لَبنہٕ آمٕژ تَمہِ پَتہٕ چھُ یِوان ؤرلی آرٹ یہِ چھِ مہراسٹرا پٮ۪ٹھ پٲدٕ گٔمٕژ تہٕ تریٚیِم چھِ پَتا چِتری یہِ چھِ اُڈیٖسا پٮ۪ٹھ پٲدٕ گٔمٕژ یِم چھِ تریشوے آرٹ اَلگ تہٕ یُنیٖک یِم چھِ مطلب واریاہ اَلگ مطلب ڈِفرَنٹ چھِ یِم تہٕ واریاہ خوٗبصوٗرت آرٹ یِم پَزَن اَسہِ پرزٲرٕو کَرٕنۍ بَچاوٕنۍ نہ تہٕ گژھَن یِم غٲبٕے نہ تہٕ گژھَن یِم خَتمٕے